آ یِم ہسا چھِ سارے فیسلٹی لایِک ایٚکٕس رے سی ٹی سِکین ایٚم آر آیۍ سکین ہسا چھِ ہاسپِٹلن منٛز ؤنکیٚنس گژھان گورمیٚنٹ ہاسپِٹلن منٛز تہٕ باقٕے یِم بٕلڑ ٹیسٹٕس چھِ یوریٖن ٹیسٹ چھِ یا بٕلڑ پریشر چھُ چیٚک اَپ یِم ٲسۍ یَم ہسا چھِ سٲری گژھان گورمیٚنٹ ہاسپِٹلن منٛز تہٕ یِمن لُکن نہٕ ٹایم چھُ آسان کہینۍ یِم ویٹ ہٮ۪کن کٔرِتھ لاینہِ منٛز تِم ہسا چھِ گژھان پریویٹ سیکٹرن منٛز تَتہِ ہسا یِم یِمن سِکین چھِ یِوان کرنہٕ بیٚیہِ ہسا چھُ گورمیٚنٹ ہاسپِٹلن منٛز واریاہ پرانہِ مِشیٖنہٕ تِم ہسا چھنہٕ ایڈوانسٕڈ کہینٛۍ خال کِنہِ کُنہِ جاین چھِ مطلب ایڈوانسٕڈ مِشیٖنہٕ لایک یِم ڈِسٹرک ہاسپِٹلز چھِ آسان یا کٔمنِٹی ہاسپِٹَلٕز چھِ آسان باقٕے یِم پی ایٚچ سی سی ایٚس سی ایٚچ سی چھِ تِمِن منٛز ہسا چھِ مطلب سی ٹی چھُنہٕ گژھان کہینٛۍ ایٚم آر آیۍ چھُنہٕ گژھان کہینٛۍ باقٕے یوریٖن ٹیسٹ بٕلڑ ٹیسٹ یا بٕلڑ پریشر چیٚک اَپ یِم ہسا چھِ تَتہِ گژھان تہٕ بیٚیہِ ہسا چھِ لُکھ آز کَل پرٮ۪فر کران زیادٕ پریویٹٕے یِم کرٕنۍ تِکیازِ ایڈوانسٕڈ ٹیکنال ٹیکنالجی ہُند دور ہسا چھُ چلان تہٕ لُکھ ہسا چھِ سورُے ہسا ایڈوانسٕڈ تہٕ بیٚیہِ ہسا چھُ پریویٹ سیکٹرَس منٛز اکھ چیٖز تَتہِ ہسا چھِ مطلب مطلب ویل ٹریٖٹ یِوان کرنہٕ اکھ پیشَنٹ تہٕ گوڑمیٚنٹ ہاسپِٹلَس منٛز ہسا ٲسۍ چھِ یہِ لیک گژھان تَتہِ ہسا چھِ آسان سِٹاف چھُ آسان تھوڑا بہت مطلب گورمیٚنٹ ہاسپِٹَلس منٛز چھُنہٕ تِتھ پٲٹھۍ سِٹاف کٲم تہِ کران کِہینۍ تہٕ بیٚیہِ ہسا چھِ تِتِکۍ یِم ٹیسٹ آسان چھِ تِمَن ہسا چھِ ویریشن آسان ایز کَمپِیٲڑ ٹوٚ پریویٹ ہاسپِٹل والٮ۪ن نِش